مذہب چھُ اکھ اہم حصہٕ انڈیا بارتی سماجُک تِکیٛازِ مذہب سۭتۍ چھُ انسان گۄڈٕنٮ۪تھٕے بایی چارہ ہٮ۪چھان تہٕ انسانس چھِ زندگی ہُنٛد اصوٗل فکرِ تران ییٚمہِ کہِ وجہ سۭتۍ انسان بیٚین مذہب کٮ۪ن لُکن سۭتۍ واریاہ زیادٕ رُت سلوٗک چھُ کران ییٚلہِ یہِ انسان پننہِ مذہبُک خاص خیال تھیہِ تہٕ امہِ کہِ وجہ سۭتۍ چھُ انسانس گۄڈٕنٮ۪تھٕے انسٲنیتُک درس دِنہٕ یِوان ییٚلہِ انسٲنیتُک درس انسانس میلیوٚو تہٕ انسان چھُنہٕ باقٮ۪ن انسانن دٔرنٛدن ہٕنٛدۍ شٕکلہٕ شکلہِ وٕچھان کہیٖنۍ تہِ ییٚمہِ ساتہٕ انسان پننہِ زندگی منٛزٕ کانٛہہ تہِ مذہب پالان چھُ تٔمِس چھِ گۄڈٕنٮ۪تھ تمہِ کٮ۪ن اصوٗلن پٮ۪ٹھ دارمنٛد روزُن پٮ۪وان بہٕ چھُس سکھ برادٔری ہُنٛد واریاہ مشغوٗر کیٛازِ کہِ تِمن منٛز چھِ گۄڈٕنٮ۪تھ انسٲنٮ۪ت آسان ادٕ چھِ تِم پننہِ زندگی منٛز مطلب سکھ اِزمُک بول چال کران مگر ییٚمہِ ساتہٕ أسۍ یہِ پننہِ مذہبٕچ یعنے اسلامٕچ کتھ چھِ کران اسلام چھُ أکِس انسانس تہذیٖب تمدُن بٲے چارٕ تہٕ زندگی منٛز روزُن وۄتھُنُک بیہُنُک سبق ہیٚچھناوان اتھ سۭتۍ سۭتۍ چھُ انسان أکِس تتھ معاشرس انٛدر روزان یتھ منٛز اسلام پسنٛد انسان یوت بسان آسان چھِ ییٚتہِ زن اسلام پسنٛدٕے یوت بسان آسان چھِ تہٕ انسانس چھنہٕ زیادٕ مُشکِل باسان پنٕنۍ زندگی گُزارٕنۍ کہیٖنۍ تہِ کیٛازِ کہِ باقٮ۪ن مذہب چھِ زیادٕ بہتر تہٕ افضل بہٕ چھُس یژھان زِ یِہُنٛد مطلب ہندوستان کہِ سوسایٹی منٛز گژھِ ہندوستان کِس سماجس منٛز گژھِ مذہبن آزٲدی آسٕنۍ اٮ۪کٕسپٕلوجن میلنٕچ کیٛازِ کہِ ییٚمہِ ساتہٕ یِم مذہب پھٔہلن تہٕ انسٲنیتُک پرچار گژھِ پانہٕ پانے ییٚلہِ نہٕ مذہبُک پرچار گژھِ تہٕ انسٲنیتُک بول بالہ کتہِ سپدِ کیٛازِ کہِ مذیبٕے چھُ انسانس بول بالہ انسٲنیتُک بول بالہ ہیٚچھناوان